اَسلامُ عَلیکُم اَہَن حظ تُہۍ چھِو ٹھیٖک حَمُد اللہ تعالٰی ہَس کُن تُہۍ چھِوا سأری ٹھیٖک گَرِ چھا سأری ٹھیٖک اَوا سورُے ٹھیٖک نہٕ اوقاف چیرمین چھُسنا بٕے مےٚ چھُنا از تھوڑا باقٕے چھِوا سأری ٹھیٖک پَتہٕ ؤنِو نا مےٚ تُہۍ چھِو تھاوان یہِ سانہِ چھُ آسان یہِ بایتُل مال چھُ کیٚنٛہہ تہٕ ہُپٲرۍ چھُ اتھ کیٛاہ کَرو أسۍ تُہۍ ؤنِو مےٚ یَوٕ آیاو اکھ حظ مےٚ یور تٔمۍ دپیٛاو تُہۍ دِیِو مےٚ بہٕ دِمہٕ امہِ بدل کیٚنٛہہ یا تٔمِس اوس تَمہِ ساتہٕ مَجبوٗری بِچارَس دوٚپُن تُہۍ دِیِو مےٚ بہٕ ہیٚکہٕ تٔمِس اوس خوٗن نا تٔمِس اوس واریاہ ضروٗرت دوٚپُن بہٕ ہیٚکہِ تُہۍ دِیِو وُنکیٚن میےٚ یہِ بہٕ کٕنن یہِ مےٚ مےٚ یِن خوٗن کٕنن مےٚ لگہِ ضروٗرت وُنکیٚن تمِٔس چھُ واریاہ تَمہِ ساتہٕ اوس تٔمِس بَچَس اوسسا کِنہٕ کتھ پوٗرٕ سۅ چھےٚ نہٕ مےٚ پتاہ کیٚنٛہہ البَتہٕ تٔمِس اوس بُلڈٕچ واریاہ ضروٗرت تٔمۍ دپیٛاو مےٚ دِیِو تہٕ بہٕ کٕنہٕ تہٕ بہٕ انہٕ بُلڈ مٔلۍ تُہۍ کیٛاہ چھُو باسان مےٚ کٔر یہِ غریٖبن دِمو یا یِمنٕے دِمو تۅہہِ کیٛاہ چھُو بَہتر تُہۍ ؤنِو اتھ مُتعلق کیٛاہ چھِو تُہۍ ونان

ٹھیٖک حظ چھُ وۅنۍ دِمو أسۍ وۅنۍ کیٛاہ کَرو اتھ أسۍ یُس سُہ گَرٕ وُنکیٚن چھُ آسہِ لَگ بَگ کۅینٛٹَل پیٚٹھۍ کھنٛڈ آسہِ ڈاے کۅینٛٹَل چھُ وُنکیٚس لَگان تٔمِس

چَلو حظ ٹھیٖک چھُ مےٚ ؤنۍتَو یہِ بیٚیہِ چھُ امہِ مزید حظ چھُ پَش چھُ اَسہِ وُنکیٚس تھوڑا بُہت پینٛڈِنٛگٕے اتھ جامعہ ہَس

اَہَن حظ یُس حظ جَمعہ یِیہِ نا یُس نیٚکسٹ جُمعہ اِنشااللہ یُس حظ یِیہِ تَمہِ دۅہ کٔرۍ زیٚو تُہۍ مَسجد منٛز پانہٕ تہِ اعلان تُہۍ ؤنۍزیٚو یِتھٕ پٲٹھۍ اَسہِ چھُ پَش یِتھٕ کٔنۍ پینٛڈِنٛگٕے اَتھ مُتعلق ؤنۍزیٚو پانہٕ تہِ حظ ٹھیٖک چھا حظ اَہَن حظ ٹھیٖک ٹھیٖک باقٕے چھِو حظ ٹھیٖک سأری چھِوا ٹھیٖک اَہَن حظ اوٗترٕ حظ اوٗترٕ حظ کران مےٚ اکھ فون حظ یہِ ییٚتہِ کُے خَبر حظ مےٚ چھُنہٕ تٔمۍ سُنٛد ناو پوٗرٕ یاد کیٚنٛہہ سُہ اوس لۅکٹُے جَوان کُس تام دَپان مےٚ چھُ ٹیٖن حظ ٹیٖن چھُ تٔمِس گَرِ نوٚو ٹیٖن اوٚنمُت مُکان خٲطرٕ بچیوومُت تٔمۍ دوٚپ بہٕ دِمہٕ سُہ پَننہِ چَنٛدٕ مَسجدِ مَسجدِ دِمہٕ بہٕ پانے سُہ تٔمۍ سُنٛد ناو تہِ اَہَن حظ تٔمۍ سُنٛد ناو تہِ کٔرۍزیٚو پانے ایناوُس ٹھیٖک چھا حظ چَلو حظ ٹھیٖک چھُ اَسلامُ عَلیکُم